السلام علیکُم یِم حظ یِم پرٲنۍ چھِ یہِ پرٲنۍ اکھ جنریشن یا نٔو اکھ جینریشن تہٕ بیٚیہِ سٲنۍ اکھ جنریشن أسۍ چھِ مٲنِیو تُہۍ مٔنٛزمٕۍ اکھ چنریشنہ تہٕ یۄسہٕ اَسہِ بروٹِھم جنریشن چھِ یَتھ منٛز سٲنۍ نانۍ چھِ یِوان بٔڑبب چھِ یِوان تہٕ یا یۄسہٕ نٔو جنریشن چھیٚے یَتھ منٛز سٲنۍ لۄکٕٹۍ یِم لۄکٕٹۍ لۄکٕٹۍ یِم چھِ کَزِن وزِن چھِ بٲے لۄکٕٹۍ بٲے لۄکٕٹۍ بیٚنہِ چھِ یا لۄکٕٹۍ شُرۍ وُرۍ چھِ أسۍ یِم مٔنٛزِم چھِ اَسہِ چھُ باسان واریاہ زیادٕ ڈِفرنس چھُ پرانہِ جنریشنہِ تہِ نَیہِ جنریشنہِ بہٕ وَنہٕ اَگر پَنٕنۍ اٮ۪کٕسپِرینٕس وَنہٕ یۄس پرٲنۍ جنریشن چھِ تِمن منٛز چھَس بہٕ اکھ چیٖز وُچھان تِم چھِ واریاہ زیادٕ مُحبتی تِمن چھُ واریاہ زیادٕ ماے مُحبت پانہٕ ؤنۍ تہِ أکِس اکھ سۭتۍ تہِ شُریٚن سۭتۍ تہِ بَڑیٚن ہنز شَفکت تہِ مَگر یۄس اکھ نٔو جینریشن چھِ تِم چھِ پَنِسٕے دُنیاہس منٛز آسان تِمن چھُ پَننُے پان باسان سورُے کیٚنٛہہ نہ چھُ تِمن ماے کٲنسہِ ہٕنز نہ چھُ تِمن مُحبت کٲنسہِ سۭتۍ نہ چھُ تِمن فِکِر دُنیٖہٕچ نہ بیٚیہِ کُنِچ نہ پَنٕنۍ تہٕ یِم نیٚے جنریشن چھِ تہٕ مَگر یِمَن منٛز باسیٚو اکھ زیادٕ اَہم رول چھُ اَتھ منٛز اکھ اِنٹرنیٹُک تہٕ موبیل فونن ہُند یِم چھِ واریاہ زیادٕ ڈِفرنٹ کٕمو نِش یِم پرٲنۍ جنریشن چھِ تِمن نِش پرٲنہِ جنریشنہِ منٛز چھِ أسۍ وُنہِ وُچھان توتہِ حیا چھُ ؤنکین کیٚنٛہہ شَرٕم چھِ کران تِم یا تِمَن چھُ وقتٕچ توتہِ واریاہ قدٕر آسان تِم چھِ دپان کیاہ چھُو کَرُن وُنہِ چھُو بِہتھ کیاہ چھُو کران ہُہ کٔرزِہو کیاہ چھُو کَرُن یہِ کٔرزِہو یۄس نٔو جنریشن چھِ تِمن اَگر دوہس تہِ راتس بیہن أکسی جایہِ أکسی کَمرس منٛز تِمن چھُ نہٕ یہِ ٹینشنا وینشنا آسان کِہینۍ اَسہِ مہ گوٚو وقت زایہِ نہ چھُ تِمن پَیی لگان وقت کَپٲر آو وھت کَپٲر گوٚو تہٕ اکھ چیٖز چھُ یِم پرٲنۍ ٲسۍ تِمن ٲسۍ زایادٕ پسند یِم نیچُرس سۭتۍ کینٚک کنیٚکٹِڈ چیٖز ٲسۍ آسان تِم ٲسۍ دَپان گرِ بَناوو کٲم کرَرو وٲر بَناوو ہاکھ بَناوو سَبزی بَناوو گری بَناوو سورُے کیٚنٛہہ سُے کھٮ۪مو نٔیٚے چھِ کران کوٗشِش تِم چھِ دَپان نہ أسۍ کرو کٲم أسۍ اَنو مٔلی سورُے کیٚنٛہہ اَسہِ کَتھ چھِ محنت کَرٕنۍ مَشکَتھ کَرٕنۍ ہُہ چھُ کَرٕنۍ یہِ چھُ کَرٕنۍ اکھ رُت اکھ چیٖز تہِ چھُ نَین منٛز تِم چھِ زیادٕ آسان تھوڑا سُہ اوٚپٹِمِسٹِک ہِیوٗ آسان تِم تِم چھِ زیادٕ اپرچونِسٹ آسان یا کیٚنہہ چھِ آسان تِم چھِ دَپان اپرچونِٹی آیہِ اَمہِ کُے فٲیدٕ تُلو پرٲنۍ ٲسۍ بِچٲر سیٚود سادٕ تِمن ٲسۍ نہٕ یِمن چیٖزن ہِنز پَتہ کِہینۍ علمہٕ سۭتۍ تہِ آو تھوڑا ریولوٗشن سۄ بدلاو تہِ آیہِ واریاہ زیادٕ تہٕ أسۍ چھِ اگر أسۍ نِمو ایز مِڈل جنریشن چھِ أسۍ ؤنکین اَسہِ چھِ پیٚوان ہیٚنڈٕل کَرٕنۍ یِم دوٚنوے یِم گۄڈٕ اَسہِ نٔیٚے پرٲنۍ بُزَرٕگۍ چھِ آسان گرس منٛز تِم چھِ تِمن زیادٕ لۄکٹٮ۪ن شُرٮ۪ن دَپان ہے ہُہ کٔرِو یہِ کٔرِو أسۍ چھِ تِمن وَنان نہ کیٚنٛہہ چھُنہٕ پراوے ولہٕ ہُہ أسۍ کرناوو پانے أسۍ کرناوو أسۍ چھِ زن اکھ کَنیکٹِوٹی بڑاوان تِمن دونوٕنی منٛز لۄکٹٮ۪ن ہٕنز کَتھ واتناوان بڑٮ۪ن تام آز چھُ یی چلان تُلِو پَکنٲیو وَن کیٚنٛہہ چھُنہٕ دیہُکھ تھوڑا موقعہٕ تہٕ بڑٮ۪ن ہنز کَتھ واتناوان لۄکٹٮ۪ن تام تِمن وَنان لۄکٹٮ۪ن تُہۍ چھِو لۄکٕٹۍ شُرۍ زِٹھٮ۪ن گژھِ عِزت کَرُن زِٹھٮ۪ن ہُند گژھِ بوزُن یِمن چھِ زندگی ہنٛز اٮ۪کٕسپِرینٕس آسان یِہُند آزیٚو بوزان تہٕ یِم چیٖز چھِ لۄکٹِس تہٕ بَڑٮ۪ن پرانٮ۪ن جنریشنن منٛز فرق یِوان باقٕے شُکرِیہ